وعلیکم اسلام کیٚنٛہہ چھُنہٕ پرواے تہٕ تُہۍ تہِ ترٲیِو زٕ ترٛےٚ فُٹ تہٕ بہٕ تہِ بہٕ تہِ ترٛاوٕ تہٕ اِنشاء اللہ کَرو کٲم سِٹاٹ آ ٹھیٖک چھُ کیٚنٛہہ چھُ نہٕ کیٚنٛہہ چھُ نہٕ پرواے ادٕ اِنشاء اللہ اَدٕ حظ